السلامُ علیکُم وَرحمتہ اللہ وَبَرکاتُہہ مےٚ چھُ ناو اَفروضہ تہٕ آز وَنہٕ بہٕ تۄہہِ پَنٛنِس یَتھ کٔشیٖر منٛز خاص کر سٲنِس یَتھ بانٛڈی پورا علاقَس منٛز ییٚلہِ رِشتہٕ گژھان چھِ تمہِ پَتہٕ ییٚلہِ یِم فیملی سَمکھان چھِ تہٕ یِم کَر چھِ سَمکھان کِتھ پٲٹھۍ چھِ سَمکھان تہٕ کیٛاہ چھِ گژھان گۄڈٕنٮ۪تھے چھِ ییٚتہِ سِسٹَم اگرے اَرینجڑ اوس تیٚلہِ چھُ مٔنزِم یور سَمکھاوان یِمَن دۄن فیملِیَن یا یہِ چیٖز وَنہٕ بہٕ کہِ رِشتہٕ گٔژھِتھ کیٛاہ چھِ کران کٲم چھِ گۄڈٕنٮ۪تھ پیٚوان گژھُن لَڑکٕہ مالنٕے کوٗر وُچھِنہِ آ گۄڈٕ چھِ گژھان لَڑکہٕ سٔنٛدۍ گَرِکۍ تِم چھِ یِوان کوٗرا ووٗرا وُچھِتھ تہٕ بیٚیہِ چھِ تِم تَپٲری کِنۍ سَمکھان تِہِنٛزِ فیملی سۭتۍ تہِ تِہٕنٛز فیملی سَمکِتھ چھِ تِم کران پَتہٕ ڈِسایِڈ کہِ أسۍ کَرٕوا اَتہِ رِشتہٕ کِنہٕ نہ تہٕ امہِ دۄہ کیٛاہ چھِ گژھان امہِ دۄہ چھِ دۄنوٕنی گَرَن ہٕنٛدۍ بٔڑ بُزرگ سَمکھان اگر لَڑکہٕ سُنٛد مول موج آسہِ بیٚیہِ آسہِ کورِ ہُنٛد مول موج بیٚیہِ چھِ کورِ ہٕنٛدۍ کیٚنٛہہ کیٚنٛہہ رِشتہٕ دار تہِ آسان تہٕ یِم چھِ پَتہٕ اَکھ أکِس سۭتۍ کَتھ باتھ کران تہِ اَکہ أکِس وَنان کہِ اسہِ چھُ یتھ کٔنۍ ہُتھ کٔنۍ یہِ چیٖز چھُ پسنٛد ہُہ چیٖز چھِ نا پسنٛد یا اسہِ چھِ اِتھ لَڑکہٕ ضرورت ہُم چیٖز ضرورت یِم چیٖز چھِ ضرورت تہٕ اَتھ میٹنگ دوران کیٛاہ چھِ گژھان کٲم اَتھ میٹنگ دوران چھِ لٔڑکہٕ سٕنٛدۍ وُچھان کورِ بیٚیہِ تٔمۍ سنٛدِس مٲلِس ماجہِ سۭتۍ تہِ سَمکھان تِمَن سۭتۍ کَتھ باتھ کران تہٕ پَتہٕ چھِ گژھان کٲم پَتہٕ چھِ یِتھے پٲٹھۍ گژھان کورِ ہنٛد مول ہور گَرٕ میانہِ حسابہٕ چھِ مےٚ باسان کہِ پَزِ ہے صرف کورِ مالنٕے یوت گژھُن لَڑکہٕ مٲل سُنٛد گَرٕ وُچھنہٕ باپتھ تِکیٛازِ کورٕے چھِ آسان دِنۍ اور لَڑکہٕ سٕنٛدٮ۪ن گَرٕ وُچھنہِ کیٛاہ چھُ یُن میانۍ کِنۍ چھُ یہِ اَکہ فُضوٗل رسم کہِ لَڑکہٕ سنٛدۍ یِنۍ ہا ٹھیٖک چھُ کوٗر چھِ وُچھِنۍ ضُروٗری البتہ سانِہ یَتھ کٔشیٖر منٛز چھُ بوٚڑ بِدعت بنیمُت کہِ یِم چھِنہٕ یِوان کوٗر وُچھِنہِ یِم لَڑکہٕ سنٛدۍ چھِ یِوان وُچھِنہِ کہِ اگرے اَسہِ اَتہِ رِشتہٕ کوٚر ڈاوری میلا کِنہٕ نہ ڈاوری بغٲر ہاو باو کیُتھ چھُکھ یِتھے پٲٹھۍ چھِ کران کٲم یِم چھِ یِوان ایٚکچُؤلی یِم چیٖز وُچھنہِ کہِ اَتہِ کوٗتاہ میٚلہِ اَسہِ داج دَہیج سٲنِس لَڑکَس دِنہ گٲڑ سٲنِس لَڑکَس دِنہ یہِ امہِ پَتہٕ چھِ کران کٲم اگرے یِمَن باسہِ کہِ یہِ چھُ ٹھیٖک گَرٕ چھُ ٹھیٖک داج تہِ میلہِ دہیج تہِ میلہِ کوٗر تہِ چھِ پٔرمٕژ لیچھمٕژ تمہِ پَتہٕ چھِ یِم وَنان لَڑکہٕ مالٮ۪ن کورِ مالٮ۪ن کہِ آہَن سا آ ٹھیٖک چھُ اَسہِ چھِ تُہٕنٛز کوٗر پٮسنٛد تہٕ پَتہٕ چھِ یِوان وٲرۍ گژھان چھِ کورِ مٲلۍ لَڑکہٕ سنٛدۍ مٲلۍ سُنٛد گَرٕ تِم تہِ چھِنہٕ وُچھان یہِ چیٖز کیٚنٛہہ کہِ یِمَن کِژھ شریٖف چھا یِم یِمَن چھا یِم کَرٕنہ سانہِ کورِ تھونہ خۄش بلکہِ تِم چھِ یہِ چیٖز وُچھان کہِ أسۍ ہیٚکہٕ وا پگاہ پَنٛنِس گامَس منٛز ؤنِتھ کہِ سٲنۍ کوٗر چھِ لٔجمٕژ ییٖتہن بَڑٮ۪ن أمیٖر زادَن تہٕ امہِ پَتہٕ کیٛاہ چھُ گژھان کٲم اَکھ أکِس وُچھِتھ کٔرِتھ ییٚلہِ یِم حظ اَکھ أکِس وُچھ کوٚر اصٕل پٲٹھۍ یِمَن آو پسنٛد پَتہٕ چھِ یِوان سَمکھنُک ٹایِم یَتھ أسۍ وَنان چھِ کٲشِر پٲٹھۍ تھپ تراوٕنۍ گژھان چھِ تھپ تراونہِ یِوان چھِ لَڑکہٕ سنٛدۍ مٲلۍ کورِ ہُنٛد گَرٕ تہٕ کورِ ہنٛدۍ گَرٕ وٲلۍ کیٛاہ چھِ کران تِم چھِ یِمَن کران اِستِقبال اور اِسِقبالَس منٛز کیٛاہ چھِ آسان گۄڈٕنٮ۪تھے چھِ یِوان بَجہٕ بَجہٕ مِٹھٲیہِ ٹوٗکرِ اَنٛنہٕ درٛوگۍ درٛوگۍ مِٹھایہِ ڈبہٕ اَنٛنہٕ ڈراے فروٗٹ اَکہِ اَنٛد چھِ تَتھ فروٗٹھ آ ڈراے فروٗٹ آسان بیٚکہِ اَنٛد چھِس مِٹھٲے آسان بیٚکہِ اَنٛد چھُس جوٗس ڈَبہٕ ہَنہ تہِ آسان سۭتۍ تہٕ کران چھِ یِم کٲم یِوان چھِ یِم تِتھَے پٲٹھۍ یِوان چھِ یِم مِٹھٲے وِٹھٲے سٔرٕو کرنہٕ امہِ پَتہٕ چھِ یِوان دۄد کاہوٕ تَتھ سۭتۍ گٔے پیشٹری الگ کُلچہِ الگ ژوٚٹ الگ باقٕے چیٖز الگ تہٕ یِم چیٖز مۄکلِتھ آسیکھ ہے بَتہٕ کھیٚون تہٕ چھِ أمِس کورِ مٲلِس بِچٲرِس پیٚوان بَڑٕ ہاو باو سان چِکہٕ چاو سان یِہٕنٛد خٲطرٕ وازٕوانُک سَنٛز تہِ کَرُن تِکیٛازِ کٔشیٖر ہٕنٛز پہچان چھِ وازٕوان مگر سُہ وازٕوان چھِنہٕ آسان سِمپٕل وازٕوان کیٚںٛہہ سُہ چھُ آسان بَڑٕ ٹِکہٕ ٹاوُک وازٕوان تَتھ منٛز چھِ آسان أمۍ کورِ مٲل اگر غریٖب ٲسۍ بِچٲرۍ یِمَو چھِ آسان پَنٛنہِ عُمرِ ہٕنٛز سٲرٕے کَمٲے لٲجِمٕژ أتھۍ وازٕوانَس منٛز تاکہِ سانہِ کورِ نیرَن نہٕ پگاہ کَتھٕ کیٚنٛہہ سانہِ کورِ دِنۍ نہٕ پگاہ ہُتہِ پامہٕ کیٚنٛہہ کہِ أمۍ سٕنٛدۍ مٲلۍ ماجہٕ اوس نہٕ کوٚرمُت یِتھ کٔنۍ تِتھ کٔنۍ اوس نہٕ تَتہِ کِہیٖنۍ یتھَے کَنہِ چھِ پَتہٕ گژھان کٲم آسان چھِ لَڑکہٕ سٕنٛدیو تہِ اوٚنمُت سۄنہٕ وَسا ہاوان چھِ یِم تہِ پَنٕنۍ ٹینٹھ وۄنۍ کہِ اسہِ ہسا اوٚن ہُہ چیٖز یہِ چیٖز اوٚن اسہِ أمِس کوٗر گژھان چھِ رِشتہٕ سانہِ کٔشیٖر منٛز چھِ عموٗمَن پرٮ۪تھ کُنہِ جایہِ رِشتہٕ گژھان یِتھے پٲٹھۍ تہٕ یِم فٔسٹ میٹنگ یَتھ أسۍ وَنَو دۄن فیملِیَن یُس گۄڈٕنیک فیٖر گژھان چھُ تتھ چھِ وَنان تھپ تراونہِ یُن یُس یہِ لَڑکہٕ یِوان چھِ کورِ ہُنٛد گَرٕ تہٕ تٔمِس چھِ تَتہِ کیٚنٛہہ سۄنہٕ وَس وۄنہٕ وَس ترٲوِتھ وعدٕ کران کہِ وۄنۍ ہسا گٔے یہِ کوٗر سٲنۍ تہِ یِتھ پٲٹھۍ چھِ گژھان سانہِ یَتھ کٔشیٖر منٛز رِشتہٕ